وَعلیکُم اَسَلام اَسلامُ عَلیکُم آ تُہۍ حظ چھِوٕ ٹھیٖک آ ؤنِو حظ جِناب آ آ آ بِلکُل اچھا ٹھیٖک

بوٗزِو تُہۍ چھِوٕ گۅڈٕنیٚتھ یہِ اکھ پُلان بَناوُن مطلب پرٛیکٹٕس ہُنٛد صُبحے چھُو تۅہہِ سُلے وۅتھُن گۅڈٕنیٚتھٕے کٔرُن ایٚکزسایِز ایٹ لیٖسٹ فوٗٹی فایِو مِنَٹٕس پَتہٕ تَمہِ پَتے گوٚو برٛیک فاسٹہٕ کٔرُن گۅڈٕنیٚتھ چھَو کرٕنۍ پریکٹٕس مطلب پرٛیکٹٕس رِلیٹِڈ پرٛیکٹٕس حالس منٛز چھَو کرٕنۍ پرٛیکٹٕس بالِنٛگ چھِ کرٕنۍ یہِ بیٚٹِنٛگ چھُوا بالِنٛگ چھُوا آ ٹھیٖک تتہِ چھِ تتھ مُتعلق مطلب پریکٹٕس کٔرٕنۍ تتہِ چھُ کرُن کَنسلٹنٹہٕ مطلب کَنسلٹنٹ کٔرٕنۍ یِم یِم بالر آسان مطلب یِم ویٚل پُلیٚڈ آسان آل ریٚڈی مطلب گِنٛدان یِمن اصٕل رِیکارڈ آسہِ تِمنٕے چھِ مطلب ہیٚچھُن تھوڑا بہت آ ٹھیٖک تَمہِ پَتہٕ چھُ مطلب بیٚیہِ چھُ مطلب ڈایِٹ پُلان چھُ تھاوُن مطلب پَنُن مینٹین ہیوِی ڈایِٹ پُلان چھُوٕ تۅہہِ کٔرُن تۅہہِ مطلب ییٚلہِ تُہۍ آ سِلکیٹ چھُوٕ تُہۍ ٹیسٹ سیٖریٖز چھَوٕ گِنٛدان مطلب یِتھٕ پٲٹھۍ لۅکٕٹۍ لۅکٕٹۍ یِم ٹرایِل ہَن باپتھ آ ٹورنامینٛٹ تۅہہِ چھُوٕ کم زیادٕ لگان تتہِ پَتہٕ تِمَن منٛز چھُوٕ کٔرٕنۍ پَتہٕ پیڈ ٹھیٖک چھا اچھا بیٚیہِ بالِنٛگ چھِوٕ تۅہہِ مطلب پریکٹٕس کٔرٕنۍ تھاوٕنۍ لگاتار جٲری تَتہِ مطلب دریو مطلب دٔریو لینڈ دریو مطلب اے آر کَس سوزنوان آف سُپیٖگ لَگاوان تیٚلہِ چھَوٕ تُہۍ سِپنر بالر چھِوا تُہۍ کیٛاہ چھِوا تَمی حِساب چھِ مطلب پریکٹٕس کٔرٕنۍ مےٚ چھِ مطلب صِرف صُبحے رانِنٛگ کٔرٕنۍ زٕ کِلوٗ میٖٹر ایٹ لیٖسٹہٕ یُس تُہۍ مطلب ییٚمہِ سٍتۍ تُہۍ مطلب سُپیٖڈ بڈیِو یہِ گوٚو سُہ چیٖز مطلب ہُہ راینر چھا نا مطلب رَن چھُ نِوان سُپیٖڈ ٹھیٖک چھِ تہٕ بَڈیو بیٚیہِ اگر تُہۍ پریکٹٕس کٔرِو صُبحے صُبحے آ اَدٕ سا ٹھیٖک بیٚیہِ بیٚیہِ کیٚنٛہہ نہَ بیٚیہِ کیٚنٛہہ ما چُھے ضروٗرت کاونسیلِنٛگ اَگر تُہۍ ضروٗرت آسوٕ تیٚلہِ کٔرۍزیٚو مےٚ فون کٔرُن أسۍ چھِ ایویلیبٕل او کے اَدٕ سا بیٚہہ رۅبس حَوال